وعلیکُم اسلام اَہَن حظ آ أسۍ چھِ تِمے نہَ نہَ أسۍ چھِ مٲلِک اَمہِ شاپٕکۍ

آ

اَدٕ کیٚنٛہہ چھُ اگر نہٕ آسہِ أسۍ منٛگناوو اَسہِ چھُ ییٚتہِ شارٹہِ پانٛژھ دَہ ایٚویلیبُل تہٕ وۅنۍ ییٚلہِ تۄہہِ بیٚیہِ چھُو بیٚیہِ کَلرٕ أسۍ کَرو تِم تہِ آرڈر تہٕ تِم تہِ واتَن سٲنِس شاپَس پٮ۪ٹھ آ گرٛیٖن چھُ بِلوٗ چھُ مروٗم چھُ واریاہ کَلَر چھُ اَسہِ ییٚتٮ۪تھ وُنکٮ۪ن ایبُل وۄنۍ وُچھو ییٚتی یہِ تۅہہِ نیُن تۄہہِ پَتہٕ چھُ سُہ دَہ پَنٛداہ شٲرٹ نِنۍ تِمَن کَرو ییٚتی کَنسیشَن تُہۍ مہٕ ہیٚیِو سُہ ٹٮ۪نشَن کیٚنٛہہ تُہۍ وٲتِو میٛٲنِس شاپَس پٮ۪ٹھ ریٹ چھِ یِمَن گرٛیٖنَس چھِ نَو شیٚتھ رۄپیہِ نہَ نہَ دوٚپمو نَو نَو شیٚتھ شیٚتھ پَتہٕ یِیِو تُہۍ مےٚ برٛونٛہہ کَنٮ۪تھ پَتہٕ کَرو أسۍ ییٚتی کَنسے تۄہہِ تام ووٚنوٕ مےٚ گۄڈٕنیٚتھٕے تۄہہِ چھو وارشہِ واریاہ شٲرٹہٕ نِنۍ أسۍ کَرو پَتہٕ ییٚتی کَنسیشَن یِمَن نہَ نہَ نہَ نَو شیٚتھ بۄن وَسو نہٕ أسۍ کیٚنٛہہ کَم سے اَچھا کیٚنٛہہ چھُنہٕ پنٛژاہ رۄپیہِ گژھنو کَم تَمہِ زیادٕ گژھِ نہٕ کیٚنٛہہ ییٚتہِ یِم چھِ درٛۅجہِ شارٹہِ یِم چھِ صاف شارٹہِ شلوارِ ہٮ۪تھ گژھن یِم دَہ پنٛداہ شیٚتھ رۄپیہِ آ یِم چھا نا صاف شَلوارَس چھِ أسۍ گَنٛڈان پانٛژھ ہَتھ رۄپیہِ سُہ چھُ صاف آسان نہَ نہَ ببلِم چھِنہٕ أسۍ گارَنٹی ییٚتہِ دِوان نہَ یِم چھِ یِوان ٹوٗ پیٖس یِم کیٚمہِ خٲبٕکۍ شاٹٕز چھِ یِم چھِ ٹوٗ پیٖس یِوان یِم چھِنہٕ تھرٛی پیٖس یِوان کیٚنٛہہ پَتہٕ چھُ یِمَن دُپٹہٕ پٮ۪وان اَنُن پَتہٕ چھُ پٮ۪وان سوٗٹ پانَے بَناوُن نہَ نہَ دُپٹہٕ ہیٚکِو تُہۍ بیٚکہِ شاپہٕ پٮ۪ٹھ اَسہِ چھِنہٕ تِم ایٚویلیبُل وُنکٮ۪س کِہیٖنۍ

پَنٛداہ شیٚتھ وۅنۍ ییٚلہِ تۄہہِ پَنٛداہ شٲرٹہٕ چھَو نِنۍ تیٚلہِ کَرو أسۍ ترٛواہ شیٚتھ رۄپیہِ کیٚنٛہہ چھُنہٕ تُرٛواہ شیٚتھ پٮ۪وٕ نٮ۪ٹ نہَ پٮ۪وٕ کَم تہٕ نہَ پٮ۪وٕ زیادٕ اَمہِ وَرٲے چھَنہٕ ریٹ کِہیٖنۍ آ نیُن آسٮ۪و تہٕ نِیِو أسۍ چھِ أسۍ چھِ دُکانَس أسۍ چھِ دُکانَس شاپَس پٮ۪ٹھ تہِ چھِ یِوان تہٕ آن لایِن تہِ چھِ أسۍ کَران وۅنۍ یہِ تۄہہِ خۄش گژھٮ۪و ییٚتٮ۪تھ یِیو وُچھِو کہِ کِس کیٛاہ شٲرٹ چھِ تَمے مُطٲبِق تُلِو آ اَدٕ آ اَسہِ چھُ اَیٚم پےٚ تہِ چَلان کیٚنٛہہ چھُنہٕ آ

آ

آ اَدٕ

کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ کیٚنٛہہ یہِ چھِ أتی یہِ بِہَن چوکَس منٛز چھُ یہِ شاپ

ایس بی ایف بیٚنٛک چھُو پَتہٕ آ توٚتُے وٲتۍزیٚو تُہۍ آ تٔتھی حظ تٔتھی چھُ نہَ نہَ مےٚ کوٚر نا فونَس پٮ۪ٹھ تہٕ یی آسہِ ریٹ تتٮ۪تھ تُہۍ مٔہ ہیٚیِو ٹٮ۪نشَن کیٚنٛہہ بہٕ چھَس نا پانہٕ تٔتی تُہۍ مٔہ ہیٚیِو پریشٲنی بِہِو خۄدایَس